مےٚ ہسا ٲسۍ نِنۍ واریاہ چیٖز تۄہہِ نِش یَتھ منٛز فرج واشِنگ میشیٖن موبایل فون بیٚیہِ تہِ کیٚنٛہہ ایٹم تہٕ اَگرٕے تُہۍ ڈِسکوُنٹ دِیو اَصٕل تہٕ تیلہِ کَرو أسۍ کَتھ بونٹھ کُن تُہۍ کوٗتاہ میکِسِمم ڈِسکَوُنٹ ہیٚکِو دِتھ تہٕ تیٚلہِ ہیٚکو أسۍ بونٹھ کُن ڈیٖل کٔرِتھ بونٹھ کُن کرو أسۍ تیٚلہِ اَتھ مُتعلِق کَتھ اَسہِ چھُ واریاہ چیٖز نِنۍ تہٕ گریلوٗ چیٖز چھِ اَسہِ نِنۍ واریاہ لگ بگن رۄپیَس أکِس دۄن لَچھن تامتھ تہٕ اَگر تُہۍ ہیٚکِو ڈِسکَوُنٹ دِتھ اورٕ کہِ کھۄتہٕ واریاہ مطلب ٹھیٖک ٹھاکھ تہٕ تیٚلہِ کَرو أسۍ بوٚنٹھ کُن کَتھ